وعلیکُم سَلام اَسَلام علیکُم اصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ تُہۍ چھُو ٹھیٖک کَم حظ چھُ تُہۍ کتہِ پٮ۪ٹھ چھِو

آ کِہیٖنۍ چھُنہٕ پرواے اَسہِ چھُ صفا پوٗرا مین مارکٮ۪ٹس منٛز شاپ أسۍ چھِ مین مارکٮ۪ٹس منٛز یپٲرۍ مانسبل گَژھان آ اِنسٹا پیج تہِ چھُ بہٕ کَرو تۄہہِ تَمِچ لِنٛک سٮ۪نٛڈ تُہۍ وٕچھِو پتہٕ تَمی پٮ۪ٹھ تہٕ بیٚیہِ تُہۍ کیٛاہ کیٛاہ چھُو کَران

چَلو ٹھیٖک چھُ اَچھا مےٚ چھِ آریٚڈی ییٚتہِ اٮ۪مپُلایِز کٲم کَران مےٚ چھِ ضُروٗرت کِہیٖنۍ چھُنہٕ پرواے اگر ٹھیٖک اوس تہٕ کیٚنٛہہ چھُنہٕ تُہۍ تہِ ییٖزیو

کِہیٖنۍ چھُنہٕ پرواے ٹھیٖک چھُ